بہٕ حظ ووٚنہٕ تۄہہِ پانٛژھ نمبر یِم ہسا دہ پٮ۪ٹھٕ دہ لچھ تام یِون چھِ گۄڈٕنیُک نمبر یُس حظ چھُ یہِ حظ چھُ اکھ ساس اکھ دوٚیِم نمبر حظ چھُ ترٛےٚ لچھ ترٛیِم نمبر ہسا چھُ ژور لچھ تہٕ تٕرووُہ ژوٗرِم نمبر ہسا چھُ ٲٹھ لچھ تہٕ شٮ۪توُہ تہٕ پونژِم نمبر ہسا چھُ نو لچھ اکھتھ تہٕ ٲٹھ السلام علیکم